یۄس زن یہِ سُیمنٛگ چھِ یہِ چھِ اسہِ بچاون کہِ امہِ سۭتۍ چھُ مےٚ استھما یُس زن چھُ تمِچ گژھنٕچ چھِ آسان وارٕکار واریاہ کم چانٕس اور سُیمنٛگ یۄس زن چھِ یۄس زن سُیمنٛگ چھِ سۄ چھِ اسہِ کران مدد ییٚلہِ ہیوٗمڑ اَیر چھُ آسان ییٚلہِ تھوڑا دم چھُ آسان تمہِ ساتہِ چھِ أسۍ ہیٚکن آرام سان پنُن شاہ نِتھ کیٛازِ کہِ أسۍ چھِ آبس منٛز تہِ ہیٚکان شاہ نِتھ آرام سان کُنہِ تہِ کُنہِ پٲٹھۍ اور تمہِ سۭتۍ چھُ سون سٹمنا تہِ اصل پٲٹھۍ باسان